آ گۄڈٕنیُکُے پازٹِو اِمپٮ۪کٹ کٕمَن گیمزَن ہُنٛد أکِس اِنسان سٕنٛدِ لایفہِ پٮ۪ٹھ ہاسا چھِ تہِ گۄڈٕنٮ۪تھٕے ہاسا چھِ تٔمۍ سۭتۍ أسۍ فِزِکٔلی فِٹ روزان سون صحت ہَسا چھِ روزان ٹھیٖک ییٚلہِ أسۍ یِم گیمٕز ویمٕز گِنٛدان چھِ دٔیِم ہسا چھِ دٔیُم یا ییٚلہِ أسۍ یِم گیمٕز ویمٕز چھِ گِندان یِمن منٛز آسان کیٚنٛہہ روٗلٕز چھِ آسان حظ ییٚلہِ تِم روٗلٕز أسۍ فالو والو چھِ أسۍ کران تٔمۍ سۭتۍ چھِ أسۍ لایفہِ منٛز بَنان ڈِسپٕلنٕڈ بَنان أسۍ ہاں